وعلیکُم سَلام یہِ اَہَن حظ اۭں

آ اَہَن حظ اۭں أسۍ چھِ أسۍ چھِ کۄلگامہِ پٮ۪ٹھ سِٹَاٹ کَران حظ أسۍ چھِ نِوان پہلگام گُلمَرَگ ٲہَربَل سرینَگر نِشاط وِشاط یِمنٕے جایَن حظ یُس ییٚتہِ فَیمَس چھُ گُلمرگ حظ چھِ روزان پہلگام چھِ روزَان یِم فیمَس جگہ چھِ ییٚتہِ کٔشیٖرِ منٛز اَتہِ حظ چھِ تَتہِ حظ چھِ شیٖنَس پٮ۪ٹھ رٕکنہِ ترٛاوَان یا گَنٛڈولا چھِ کھَژان گَنٛڈولاہَس منٛز چھِ گَنٛڈُولَاہَس منٛز چھِ گژھان اَکہِ بالہٕ پٮ۪ٹھ بیٚیِس بالَس گُلمرگ یہِ پہلگا اَسہِ اگر أسۍ کۄلگامہِ پٮ۪ٹھ سِٹاٹ کَرو اَسہِ لَگن یورے یوت لَگ بَگ ڈَاے گٲنٛٹہٕ ترٛےٚ گٲنٛٹہٕ یہِ حظ یہِ حظ اَسہِ چھِ اِنووَا تہِ تَوَیرَا تہِ چھِ یہِ اَسہِ پَتہٕ ییٚتہِ ٹرٛولہٕ وَالِیو کوٚرمُت آسہِ سُہ ہٮ۪کو أسۍ ییٚتی یہِ أسۍ یہِ أسۍ یہِ أسۍ باقیَن یہِ أسۍ باقیَن چھِ ہٮ۪وان أسۍ ہٮ۪مو تی ییٚتہِ ٹرٛولہٕ وٲلۍ مطلب چھُ یُس اَسہِ یہِ ٹرٛولَس یُس یہِ ٹرٛولَس یُس ییٚتہِ ٹرٛولَس اَسہِ زِیُٹھ چھُ پانٛژھ ساس شےٚ ساس یہِ گژھِ مگر تمہِ پَتہٕ تہِ یُس اَسہِ ٹرٛاوٕل وٲلِس ٹرٛاول وول زِیُٹھ چھُ اَسہِ ییٚتہِ سُہ کَرِ پانَے تۄہہِ سۭتۍ اَتھ بارَس منٛز ڈِسکَس چلو کیٚنٛہہ چھُنہٕ چلو چلو چلو